آداب تُہۍ چھِو حظ چنک سٹی ریسٹورنٹ پٮ۪ٹھ اسہِ حظ کریاو آزٕ ترٛوٚوُہ شیٚے زٕ ساس تہٕ ترٛوٚوُہ برابر آز پانٛژھ بجے تہٕ شیٚے منٹس پٮ۪ٹھ پیزا آڈر مگر آڈر حظ ووت نہٕ اسہِ تام پننِس مقررہ وقتس پٮ۪ٹھ کینٛہہ ییٚلہِ کہِ زن اسہِ اوٚمید أسۍ زِ آڈر واتہِ اسہِ تام پننِس مقررہ وقتس پٮ۪ٹھ وۄنۍ حظ چھِ أسۍ تۄہہِ نِش زانُن یژھان زِ آڈر کیازِ ووت نہٕ اسہِ تام پننِس مقررہ وقتس منٛز اتھ کٔرِو چھان بیٖن تہٕ سون آڈر گوٚژھ اسہِ تام جلدی واتُن سۄ گے تُہنٛز بٔڑ بٔڑ مہربٲنی